مےٚ چھِ اَکھ لٮ۪سَن پنٛنہِ یَتھ زِندگی منٛز ہیوٚچھمُت مطلب سُہ ہیوٚچھ مےٚ پنٛنہِ مطلب مٲلۍ سٕنٛز ذٔریعہِ مطلب ییٖتِس کالَس نہٕ محنت کَرو تیٖتِس کالَس چھِنہٕ کِہیٖنۍ پاسِبٕل مطلب اگر تُہۍ گَرِ بِہِتھ تہِ مطلب اگر تُہۍ گَرِ بِہِتھ تہٕ صرف بِہِو کھیٚیِو چیٚیِو تۄہہِ حٲصِل چھُو نہٕ کِہیٖنۍ تہٕ بیٚیہِ مطلب اگر تُہۍ محنت کٔرِو محنتُک پھل چھِ آسان ہمیشہِ اَصٕل آسان یہِ چھِ مےٚ مٲلۍ ووٚنمُت تہٕ بیٚیہِ چھِ مےٚ اَزمومُت پنٛنہِ لایفہِ منٛز یہِ چھُ آسان تہٕ بیٚیہِ اَکھ مٮ۪سیج وَنہٕ بہٕ تۄہہِ دَپان دَپان دوس گژھِ اَزماوُن گۄڈنٮ۪تھ تہٕ امہِ کٔر مےٚ واریاہ ہٮ۪لٕپ مطلب بہٕ چھُس پَنٕنۍ دوس اَزماوان مطلب تمہِ برونٛہہ اَزمٲیِش کَران تِمَن کیٛازِکہِ پگاہ کینٛہہ گوٚژھ آسُن ییٚلہِ مطلب دوستَن ضوٚرَتھ چھےٚ آسان اَسہِ نِش تٕم تٕم گٔژھ ساتھ دِنۍ تیٚمہِ وِز یہِ تہِ گٔژھ نہٕ کینٛہہ نیرٕنۍ تٕم گٔژھ یہِ چیٖز ییٚمہِ چیٖزَن کوٚر مےٚ واریاہ ہٮ۪لٕپ تہٕ ڈے ٹُہ ڈے لایفَس منٛز بیٚیہِ ہاڈؤرٕک چھِ آسان اَکھ چیٖز یہِ چھِ آسان پاسِبٕلٕے ییٚمیُک نہٕ اِم لاسٹَس چھُ آسان آوُٹ کَمُک اَصٕل آوُٹ کَم مطلب اِتھ پٲٹھۍ اَتھ چھِ واریاہ بٮ۪نِفِٹ تُہۍ پٔرِو اگر تُہۍ اَصٕل پٲٹھۍ پٔرِو تۄہہِ آسِوُ گَرِ جاب اَگر تُہۍ اَصٕل پٲٹھۍ گِنٛدِو تُہۍ گٔژھِو سپوٹٕس یَتھ کَلچَرَس منٛز یِتھ پٲٹھۍ چھِ واریاہ چیٖز یُس مطلب یَتھ منٛز ہاڈؤرٕک ضٔروٗری چھِ آسان یِہٕے چھِ مےٚ زندگی ہُنٛد اَکھ مطلب سبقہ اَکھ ہیوٚچھمُت